شُرۍ گژھَن ہیٚچھُن کٲشُر زَبان کیٛازکہِ یہِ کٲشِر زَبان چھِ اَسہِ کٲشرَن ہٕنٛز پہچان اَگر نہٕ أسۍ کٲشِرۍ ہیٚچھو یہِ کٲشٕر زَبان پَتہٕ کوکُنی گژھِ کٲشِر زَبان یہِ کٲشِر زَبان گژھِ یِنۍ سارنٕے جایَن سکوٗلَن منٛز پَرناونہٕ پرٛتھ کُنہِ جایَن گژھِ یُن پَرناونہِ یہِ گژھِ اَکھ مطلب واریاہ بٔڈ زَبان بَنٕنۍ یُس سٲری گژھَن ہیٚچھِنۍ کیٛازکہِ کٲشِر زَبان چھِ اَکھ مٔدٕر تہٕ میٖٹھۍ زَبان یَتھ وننَس منٛز تہِ بولنَس منٛز تہِ چھِ واریاہ مَزٕ لَگان کٲشِر زَبان چھِ اَکھ پھَلوٕنۍ زَبان بیٚیہِ چھِ أسۍ اَز شُرٮ۪ن اُردوٗ ہیٚچھناوان اِنٛگلِش ہیٚچھناوان سُہ چھُنہٕ ہیٚچھناونُک یہِ یِمَن چھِ ہیٚچھناوٕنۍ پنٕنی زَبان کٲشُر یُس أسۍ کَران چھِ ییٚلہٕ یِمَن اَز ہیٚچھناوو تیٚلہِ ہیٚچھناوَن یِم پَگاہ بیٚیہِ کٲنٛسہِ اَز چھِ وَنان صِرِف شُرِس اَز ہیٚچھ سا اُردو اَز ہیٚچھ سا اِنٛگلِش تہِ چھُنہٕ کَرُن کِہیٖنٛی شُر چھُ ہیٚچھناوُن کٲشُر سکوٗلَس منٛز چھِ ٹیٖچرَن وَنُن یِمَن سۭتۍ کٲشِر پٲٹھۍ کَتھ باتھ کَرٕنۍ اَصۭل پٲٹھۍ یِم سَمجاوٕنۍ یِہَے چھِ ییٚمہِ کوسچنُک مقصَد